پَنٕنۍ ماجہِ زٮ۪و ہِنٛزٕ رٲچھ کَرنہٕ باپَتھ یِم ضٔروٗری خدمات اَسہِ عملہِ منٛز اَنٕنۍ چھِ ضٔروٗری تِمَن منٛز چھِ زِ ماجہِ زٮ۪و گَژھِ زٮ۪نہٕ وِزی شُرٮ۪ن انٛدر ہیٚچھناونہٕ یِنۍ تہٕ اَتھ گژھِ عُمرِ بھَر رٲچھ کَرنہٕ یِنۍ کٲشٕر زَبان کَنٹِنیوٗ تھاونہٕ باپَتھ یِم تہِ اَسہِ خدمات ضٔروٗری پَزَن کَرنہِ تِمَن منٛز چھِ سکوٗلَن منٛز گَژھِ یہِ کَمپَلسٔری بَناوُن زِ شُرٮ۪ن گَژھِ کَشمیٖری زَبانہِ ہُنٛد اَکھ سَبجَکٹ پَرناونہٕ یُن ییٚمہِ کہِ وَجہ سۭتۍ تِم گژھَن ییٚمہِ کَتھِ ہِنٛدۍ مُتعلِق زانکار زِ ماجہِ زٮ۪و کۭژاہ ضٔروٗری چھِ بیٚیہِ پَزِ اَسہِ پانَے پنٛنِس گَرَس منٛز کٲشٕر زبان اِستعمال کَرٕنۍ تہٕ بَچَن اَنٛدَر تہِ گژھِ کٲشٕر زبانہِ ہٕنٛز اہمیت تہٕ اِفٲدِیت ہٕنٛز زانکٲری پٮ۪ژھناونہٕ ییٚمہِ سۭتۍ ہٮ۪کو أسۍ پَنُن زبان برٛونٛہہ پَکنٲیِتھ تہٕ بیٚیہِ ہٮ۪کو ماجہِ زیٚیہِ ہٕنٛز حِفاظت کٔرِتھ